ٹٮ۪کنالجی سۭتۍ آیہِ واریاہ سہولیت گاڈٕ رَٹنَس مَنٛز یتھ مَنٛز کہِ ٹٮ۪کنالجی سۭتۍ بنے تِم تِم چیٖز یِمو سۭتۍ گاڈٕ رَٹنہِ گٔے آسان چاہے سُہ برٛونٛہہ ٲسۍ أسۍ رَٹان نارچہِ سۭتۍ سُہ اوس اکھ اکھ گاڈ ہٮ۪کان رٔٹِتھ ییٚمہِ سۭتۍ واریاہ ٹایم اوس لَگان تہٕ ٹٮ۪کنالجی سۭتۍ ٹٮ۪کنالجی بَنٲے تِم تِم چیٖز اِکیوٗپمٮ۪نٛٹٕس ییٚمہِ سۭتۍ جلدی چھِ گاڈ ہٮ۪کان رٔٹِتھ چاہے سُہ سُہ اَکہِ قٕسمُک وول چھِ آسان مشیٖن ہِش تَمہِ سۭتۍ چھِ ہٮ۪کان جلدی رٔٹِتھ ییٚمہِ سۭتۍ واریاہ فٲیدٕ آو گاڈٕ رَٹنَس مَنٛز تہٕ یہِ گَژھِ واریاہ برٛونٛہہ تہِ اَمہِ سۭتۍ اَمہِ برٛونٛہہ اوس آسان یا کھُر اوس آسان تتھ تہِ اوس پٮ۪وان واریاہَس ٹایمَس پیٛارُن تہٕ آز چھِ یِوان تِتھۍ تِتھۍ چیٖز کہِ ییٚمہِ سۭتۍ أسۍ ہٮ۪کان چھِ جلدی جلدی گاڈٕ رٔٹِتھ بیٚیہِ واریاہ گاڈٕ رٔٹِتھ